ہیٚلو السلام علیکُم بہٕ حظ چھُس باغہٕ وول مےٚ تُہۍ چھُوا ژوٗنٛٹھۍ ووٗنٛٹھۍ ہٮ۪وان اَچھا مےٚ حظ ٲسۍ یِم پیٹٮ۪س زٕ ہَتھ حظ ٲسۍ مےٚ پیٹٮ۪س زٕ ہَتھ حظ ٲسۍ مےٚ مےٚ حظ ٲسۍ تِم کٕنٕنۍ اَگر حظ مےٚ تُہۍ پیٹہِ سَداہ شَتھ رۄپیہِ دِیِو پیٹہِ دِیٖوا سَداہ شَتھ حظ مےٚ پیٹہِ آ سَداہ ہے نہَ حظ نہَ توتہِ سَداہ شَتھ سَداہ شَتھ یہِ چھِ کَم شُراہ شَتھ چھِ کَم مےٚ چھِ ژوٗنٛٹھۍ اَصٕل ساڑ شےٚ اَدٕ حظ وَلہٕ حظ ٹھیٖک حظ چھُ بہٕ حظ سوزہو تِم ژوٗنٛٹھۍ پیٹہِ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ